کٔشیٖر ہِنٛز تٲریٖخ منٛز چھِ واریاہ مشہوٗر شٲعر آمٕتۍ یِمو منٛز کینٛہہ مشہوٗر شٲعر غۄلام محمد مہجوٗر عبدُالرحمان رٲہی لَل دؠد رسول میٖر ییٚمِس کٔشیٖر ہُنٛد جان کیٖٹس تہِ چھِ وننہٕ یِِوان یِمو ساروے منٛز چھُ میون پسندیٖدہ شٲعر عبدُالرحمٰن راہی صٲب عبدُالرحمٰن رٲہی صٲب زایہِ کُنوُہ شیٚتھ تہٕ پٕنٛژٕہس منٛز شہرِ سرینَگرَس منٛز رٲہی صٲبَن کٔر پنٕنۍ اِبتِدٲیی تعلیم شہرس منٛزٕے حٲصِل ییٚمہِ پتہٕ تِمو باقٕے تعلیٖم کشمیٖر یُنوَرسٹی منٛز حٲصِل کر عبدالرحمٰن رٲہی صٲبٕنۍ کینٛہہ مشہوٗر شٲعری چھِ نوروزِ صبا سِیاد روٗد جیٚرَن منٛز یِِمَو خٲطرٕ أمِس واریاہ اواڑ تہِ دِنہٕ آیہِ راہی صٲبس چھِ واریاہ چھُ واریاہ ایٚواڑو سۭتۍ نوازنہٕ آمُت یتھ منٛز پدمہٕ شری زٕ ساسَس منٛز ساہِتیہِ اکیٚڈٕمی اٮ۪واڈ زٕ ساسَس مَنٛز تہٕ جانٕپِتھ اٮ۪واڈ زٕ ساس سَتس منٛز دِنہٕ آمُت عبدُالرحمٰن رٲہی ہٕنٛز شٲعری منٛز اوس کٔشیٖر ہُنٛد لول تہٕ مُحَبَت لَبنہٕ یِوان یُس تمام کٔشیٖر منٛز مشہوٗر سپُد عبدالرحمٰن رٲہی یَس اوس تمام کٔشیٖر منٛز پیار تہٕ محبت دِنہٕ یِوان حال حالس منٛز سَپٕد عبدالرحمٰن رٲہی صٲبۍ فوت ییٚمہِ سُنٛد دُکھ تمام کٔشیٖرِ منٛز مَناونہٕ آو